پُلوامہِ ڈِسٹِرٛکَس منٛز حظ چھِ ہر کانٛہہ تہوار چاہے سُہ مذۂبی ٲسۍ تَن یا کیٛاہ چھِ اَتھ وَنان ریٖجنَل ٲسۍ تَن چھِ یِوان مَناونہٕ تَتھ منٛز چھِ فار ایٚکزامپٕل مذۂبی تہوار مُسلمانَن چھِ عیٖد چھِ نوروز چھُ کیٛاہ چھِ اَتھ وَنان بیٚیہِ چھِ شبہِ قدٕر چھِ شبہِ معراج چھِ یِم یِمَن چھِ یِوان مَناونہٕ یِم زَن ہِندوٗ برادٔری چھِ تِمَن چھِ لوہری چھِ تِمَن بیٚیہِ چھِ تِمَن آسان ہیرَتھ چھِ تِمَن آسان کیٛاہ چھِ اَتھ وَنان بیٚیہِ چھِ تِمَن آسان دیوالی چھِ تِمَن آسان دَسیرا چھُ تِمَن آسان ییٚتہِ چھِ یِم واریاہ اَصٕل تہوار یِوان مناونہٕ ریٖجنَلَن منٛز چھِ یِوان اَسہِ نوروز چھِ فار ایٚکزامپٕل تَمیُک مطلب گوٚو أسۍ چھِ وَنٛدٕ پَتہٕ چھِ مارچَس منٛز مطلب نوروز مطلب بہارُک آغاز چھِ گژھان پَتہٕ چھِ خلق چھِ مثلاً کیٛاہ چھِ اَتھ وَنان بیول وَوان یا کُلٮ۪ن کَٹٮ۪ن چھِ کَٹٲے یِوان کَرنہٕ دَوا چھِ یِوان کَرنہٕ بیٚیہِ چھِ یِوان کھاد واد ترٛاونہٕ بیٚیہِ چھِ یُس زَنہٕ ہِنٛدوٗ برادٔری چھِ تِمَن چھِ لوری تِم تہِ چھِ کَران کٲم تِم چھِ تَتھ منٛز نار زالان تمیُک مطلب گوٚو وَنٛدٕ ہَسا تۭر ہَسا زٲج اَسہِ وَنہِ ہَسا آو رٮ۪تہٕ کول تہٕ بیٚیہِ تہِ چھِ واریاہ مثلاً سِکھ برادٔری چھِ تِمَن تہِ چھِ پَنٕنۍ پَنٕنۍ مذۂبی ریٖجنَل تہِ چھِ اَسہِ واریاہ تہوار ییٚتہِ أسۍ چھِ یِمَن تہوارَن پٮ۪ٹھ مثلاً اَصٕل اَصٕل پَلو لاگان اَصٕل اَصٕل کھٮ۪ن چٮ۪ن چھِ بَناوان واریاہ مثلاً مزٕ چھُ یِوان پانہٕ ؤنۍ چھِ أسۍ گژھان ہِندوٗ برادٔری چھِ مُسلمانَن ہِنٛدٮ۪ن اِوٮ۪نٹَن گژھان تہٕ مُسلمان چھِ ہِندوٗ بَرادٔری ہِنٛدٮ۪ن اِوٮ۪نٹَن گژھان اَمہِ سۭتۍ چھِ اَکھ بھایی چارہ تہِ روزان بیٚیہِ چھِ مثلاً ہیٚچھان ہُمَن کُس کَلچَر چھُ اَسہِ کُس کَلچَر چھُ یِتھ پٲٹھۍ چھِ واریاہ مَزٕ یِوان تہٕ بیٚیہِ بٲے بھایی چارٕ